زٕ ساس وُہ ہس منٛز کٔر ہندوستان گورمینٹن اکھ بل پاس کہِ کٲشٕر لیٚنگویج یا بود لیٚنگویج یا بنگٲلۍ لیٚنگویج بنٲیو سا آفشل لیٚنگویج یم چھِ پانہٕ وٲنۍ واریاہ رلان تہٕ مِلان یم لیٚنگویج بودس تہٕ بنگالی یس سۭتۍ اتھ منٛز کینٛہہ تِم الفاظ یِم الفاظ ہیوٗ بہ ہیوٗ چھِ پانہٕ وٲنۍ